دَہ ساس پنٛداہ رۄپیہِ زٕ ساس دَہ رۄپیہِ ترٛےٚ ساس بَہہ رۄپیہِ پانٛژھ ہَتھ ساس پنٛداہ شیٚتھ زٕ ساس پانٛژھ ساس دَہ ساس پنٛداہ ساس وُہ ساس پٕنٛژٕ ساس تٕرٛہ ساس پانٛژھ تٕرٛہ ساس ژتجی ساس پانٛژتٲجی ساس پنٛژاہ ساس